سٲنِس شَہرَس سرینَگرَس منٛز چھِ وارِیاہ بٲڈ یِوان لَبنہٕ یِتھ پٲٹھۍ کانٛٹُر چھِ بِچُر چھِ بیٛاکھ یِوان ہٲر چھِ یِوان سَتکُک چھِ یِوان یا کٔتجہِ چھِ یِوان کٔتجہِ چھَِ ییٚتہِ عام طور پَر زیادٕ آسان تِکیٛازِ کٔتجہِ یِم چھِ یِم چھِ دَپان یِم چھِ سعوٗدی عربہٕ پٮ۪ٹھ آمژٕ یِم چھِ یور آمژٕ یِم چھِ ٲلۍ بَناوان گَرَن مَنٛز یِم چھِ ییٚتٮ۪س یا باقٕے تہِ چھِ آسان تِم زینٛٹھۍ جاناوَار چھِ پی کاک تہِ چھِ آسان وَحدت قٕسمٕکۍ جاناوَار چھِ یَتھ سٲنِس سرینَگرَس منٛز لَبنہٕ یِوان یِمو منٛز اَکھ بیٛاکھ چھِ سُہ زوٗنٹھ آسان سٕپٮ۪رو سٕپٮ۪رو چھِ تٔمِس وَنان بَڑٕ اَصٕل تِم زیادٕ چھِ تِمَے یِوان ییٚتہِ لَبنہٕ کوتَر چھِ ییٚتہِ لَبنہٕ یِوان کوتَر چھِ ییٚتہِ حَتہٕ قٕسمٕکۍ لوٗکَن منٛز ییٚتہِ چھِ لوٗکھ رَچھان تہِ وٕ کوتَر ییٚتہِ چھِ وارِیاہ ویریٹی ہٕنٛز اگر أسۍ وٕچھو کِہیٖنۍ نَے کِہیٖنۍ نَے کِہیٖنۍ نَے لگ بگ زٕ ترٛےٚ ہَتھ قٕسمٕکۍ جاناوَار آسَان سٕپیٖشیٖز آسَن ییٚتہِ سٲنِس ڈِسٹرک سرینَگرَس منٛز ییٚتہِ چھِ اکھ جاے سرینگر سایڈَسٕے بۄن کُنُے شالہٕ بوٚگ تَتہِ چھِ یِوان کَم اَس کَم زٕ ٹُو ترٛےٚ ساس وٮ۪ریٹی لَبنہٕ تَتہِ چھِ سُہ بٔڑ جاے اَکھ ییٚتہِ جاناوَار چھِ روزان